وعلیکُم سلام وعلیکُم اَدٕ سا اَدٕ سا اَہَن حظ أسۍ حظ چھِ کران اَتھ کارَس سۭتۍ آ کیٚنٛہہ نہَ حظ چھُنہٕ أسۍ ہٮ۪کَو دِتھ تۄہہِ سیٚٹ مَگر تۄہہِ پٮ۪وٕ تھوڑا پرٛارُن کیٛازِکہِ اَسہِ چھِ واریاہَن نِش رٔٹمٕژ آلریڈی کٲم یِمَے دَہ پَنٛداہ دۄہ أسۍ کیٛاہ حظ ہٮ۪کَو کٔرِتھ اَسہِ چھِناہ اَمہِ برٛونٛٹھ تہِ دیُتمُت واریاہَن زَبان اَتھ حظ بَنٕنہِ اَز کِہیٖنٛۍ کیٛاہ ہٮ۪کَو أسۍ کٔرِتھ اَسہِ نا نَفری چھِ کَم وۅنۍ کٲتیٛاہ لاگہوکھ کامہِ وُنکٮ۪ن چھُ آلریڈی واریاہ کامہِ دِژمَژٕ نَفری چھِ کَم اَتھ چھِ کھالنَس منٛز واریاہ ٹایم لَگان تَمہِ پَتہٕ چھُ زٕ ژور گاڑِ توتہِ پٮ۪نو تۄہہِ پانٛژھ ٲٹھ دۄہ پرٛارُن ییٚتہِ چھِنہٕ ہٮ۪کان کٔرِتھ ییٚتہِ چھُناہ آسان یہِ چھُ آسان کَسٹَٕمَرَن چھُ آسان دیُمُت آرڈر رٮ۪تھ برٛونٛٹھ یہِ چھُ آسان سوٗنچھِتھ کٔمِس کیٛاہ چھُ آسان دیُن پَنٛژاہَن ساسن پَتہٕ کوٗتاہ گَژھٮ۪س اَکھ زٕ ساس زَن ترٛاوَو تہِ پَتہٕ کوٗتاہ گَژھٮ۪س ؤنکٮ۪ن چھِ تِم چھِ وُنکٮ۪ن مُشکلی یِوان یِتھۍ خٔریٖدار ؤنکٮ۪ن چھِ کٔمی واریاہ یِمن سیکٮ۪ن ہٕنٛز اَتھ چھُ لَگان گاڑِ کِراے اَتھ چھِ لَگان موٚزوٗرۍ اَتھ چھُ تیٖل تہِ لَگان ڈریورَس چھُ پٮ۪وان دِنۍ پۅنسہٕ تَتہِ کیٛاہ بَچہِ اَسہِ پانَس خٲطرٕ چھُنہٕ اَسہِ کِہیٖنٛۍ بَچان نہَ حظ اَگر کیٚنٛہہ پارٹی واٹی اَگرٕے آسہِ تیٚلہِ حظ چھِ أسۍ رٹان کیٛازِ کہِ اَتھ چھُ زیادٕ تیٖلہٕ خرچہٕ گَژھان پُلینَس چھُنہٕ رَٹان زیادٕ چارجِز گَژھِ تہٕ مَگر یِم پَہاڑ وَہاڑ آسہِ تَتھ چھِ أسۍ رَٹان نہَ نہَ سُہ کھسہِ نا سورُے أکۍسٕے بِلہِ منٛز کَران أکۍسٕے بِل اَکٕے بِل بَناوان نہَ نہَ نہَ پٔکِو تُہۍ یہِ گٔیٚووٕ تۄہہِ گارینٹی اَتھ وَننَو تۄہہِ دٔسِل تہِ یہِ کۭژاہ صاف سٮ۪کھ چھِ توتہِ تہِ کٔرِو پانٛژھ شیٚے دۄہ پَتہٕ ہٮ۪کِو میٖلِتھ تۅہہِ اَمہِ زیادٕ جلدٕے ہٮ۪کہِ نہٕ گٔژھِتھ کِہیٖنٛۍ کیٛازِ کہِ ٹِپر چھُ لوڈ کٔرِتھ تِمن یوٚت سوزٕنۍ چھِ تَتھ منٛز تِم ترٛاوان سُہ مال پَتہٕ پَتہٕ ہٮ۪کَو أسۍ تۅہہِ سوٗزِتھ وۅنۍ چھَو تۅہہِ دیُتمُت نَمبر یِم اَسہِ سۭتۍ خٔریٖدٲری چھِ کَران تہٕ تِہٕنٛدِ لحاظہٕ ہٮ۪کَو یہِ تھوڑا بہت کٔرِتھ کیٚنٛہہ کیٚنٛہہ نہَ حظ چھُنہٕ بہٕ کَرو تۄہہِ سُہ وٹٕس اَیپ تہٕ کیٚنٛہہ چھُنہٕ پَرواے أسۍ کَرو یہِ ڈیٖل فاینَل کیٚنٛہہ چھُنہٕ تُہۍ ییٖزیٚو ییٚلہِ تۄہہِ باسٮ۪و یہِ چھُ ٹھیٖک تہٕ تُہۍ نیٖزیٚو تیٚلہِ اَدٕ حظ کٔرِو تیٚلہِ خدایَس حَوالہٕ